سَداہ دہ کُنوُہ شیٚتھ نَمنَمَتھ ترٛےٚ بہہ زٕ ساس ژور پنٛداہ ترٛےٚ زٕ ساس شیٚے اَردہ سَتھ زٕ ساس شُراہ کُنوُہ ژور زٕ ساس زٕتووُہ پٕنٛژٕہ ترٛےٚ زٕ ساس تٕرٛووُہ